اہن حظ آ بالکُل ہٮ۪کہٕ بہٕ پانٛژن دیشن ہُنٛد ناو ؤنِتھ اکھ گوٚو انٛڈیا دٔیِم گوٚو پاکِستان ترٛیِم گوٚو چینا ژوٗرِم گوٚو جاپان پوٗژِم گوٚو جرمنی